سلام علیکُم ہیٚلو سلام علیکُم اَہَنہِ ٹھیٖک پٲٹھۍ ژٕ ٲسکھٕے ٹھیٖک پٲٹھۍ اَہنہِ ٹھیٖک پٲٹھۍ ژٕ دَپ تےَ مےٚ یِم شٲدۍ پورِ گُزریے نا تِم شُرۍ زٕ ژٕ نےَ آیَکھ نہٕ تور

آہنہِ گژھو نا تِم ہَے ماجہِ ہٕنٛدۍ رِشتہٕ دار ٲسۍ تُہۍ کیٛازِ آیِوٕ نہٕ تور اَدٕ کیٛاہ تِمن ہَے بِچارٮ۪ن تِم دۄنوٕے بٲے بارٕنۍ ہاں تِمَن ہَے اَز چھُ ژوٗرِم پگاہ ژٔنٛدٕر وارِ دۄہ اَدے کیٚنٛہہ نَے چھُنہٕ تیٚلے یی زِ بیٚیہِ أنۍ زَن بیٚنہِ تہِ سۭتۍ اَدے اَدٕ